اسلام علیکُم جناب أسۍ حظ چھِ آ بِلکُل ٹھیٖک أسۍ چھِ ٹوٗرِسٹ ییٚتہِ اَسہِ اوس کھسُن بھنٛگَس تام حظ یہِ چھُوا تُہۍ ؤنِو حظ تُہۍ چھُو حظ اٮ۪سکیٹ ٹٮ۪نٛٹ ہاوُسہٕ پٮ۪ٹھ کۄپوارہ اَسہِ تۄہہِ نِش گژھیٛا اَسہِ کانٛہہ ٹٮ۪نٛٹ اٮ۪وٮ۪لیبٕل نایِٹ کٮ۪مپِنٛگ خٲطرٕ اَسہِ حظ چھُ نایِٹ تۄہہِ نِش گژھِ یہِ چھِ حظ واٹَر پرٛوٗف ٹٮ۪نٛٹ کِنہٕ اَچھا اَتھ مطلب اَتھ کہِ حظ یہِ تُہۍ کیٛاہ ہٮ۪وان نایٹَس ڈییَس کیٛاہ چھُو ہٮ۪وان تہٕ نایٹَس کیٛاہ چھُو ہٮ۪وان رٮ۪نٛٹہٕ دَہ ساس مہٕ حظ چھِ زیادٕ گژھان اَتھ کہِ حظ چھِ یوٗت اَتھ کہِ حظ چھِ یوٗت سۭتۍ تہٕ دَہ ساس رۄپیہِ آچھا آچھا بیٚیہِ کیٚنٛہہ گر گَرمی ہُنٛد سِسٹَم چھُس حظ کیٚنٛہہ اَچھا ہیٖٹِنٛگ سِسٹَم تہِ چھ اَتھ سۭتۍ حظ اَسہِ حظ چھُ تیٚلہِ پَگاہ حظ کھسُن نَہ نَہ اَتھ منٛز یُس تُہۍ یہِ وَنان چھُو اَتھ منٛز کٔژ نَفَر حظ چھِ یِوان اَتھ ٹٮ۪نٛٹَس منٛز أسۍ حظ چھِ فیملی پَنٕنۍ أسۍ چھِ پانٛژھ نَفَر آچھا آچھا بِستَر وِستَر سۭتۍ